اَسلام علیکُم ورحمتہ اللہ وبرکاتہہ یُس اِنڈیاہُک ٹرانَسپوٹ سِسٹم چھُ آز تہٕ برٛوہمِس زَمانَس منٛز اوس نہٕ اِنڈیاکِس ٹرانَسپوٹ سِسٹمَس منٛز گاڑِ یِوان کِہینۍ تہِ برٛوہِم زَمانَس منٛز ٲسۍ لُکھ گاڑین ہِندۍ بدلہٕ یِم گُرۍ ٲسۍ آسان گُرین ہُند اِستعمال ٲسۍ کران تِمَن منٛز تِمَن ٲسۍ یِم گُرین ٲسۍ پٔتھۍ کِنۍ سۄ تھوڑا سا بَناوان یَتھ منٛز یِم سَوارِ چھِ أسۍ مطلب روٗزِتھ ہٮ۪کان پَتہٕ ٲسۍ تٔمۍ أکہِ جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھنَس تانۍ مطلب تِمن گُرین ہِندۍ ذٔریعہِ أکِس أکۍ جایہِ پٮ۪ٹھ بیٚیہِ کہِ جایہِ تام گژھان اَگر کانہہ برونہمہِ زَمانَس منٛز بیمار اوس آسان یا بیٚیہِ کیٚنہہ اوس گژھان کہِ مطلب اَسہِ اوس مطلب تٔمۍ زَمانہٕ چھُ اوسمُت واریاہ زیادٕ مطلب اَتھ یہِ تَکلیٖف پیوان واریاہ زیادٕ مُشکِل اوس گژھان یِمن بیمارن مطلب تِم ٲسۍ جایہِ یِمَن نہٕ یِمن یِم گُرۍ ٲسۍ آسان تِم نہٕ ہٮ۪کٲنی تِمَن جاین وٲتِتھ واریاہ زیادٕ واریاہ زیادٕ مُشکِلات ٲسۍ مُشکِلاتن ہُند مطلب یہِ اوس پیوان کَرُن بروہمہِ زَمانہٕ کین لوٗکن تَمہِ پَتہٕ ٲسۍ یِم یِم رٲگِستان وغیرہ ٲسۍ تٕمَن منٛز أسۍ گژھان یِم اوٗنٹ ٲسۍ آسان تِمَن ٲسۍ تِمن منٛز ٲسۍ اوٗنٹن ہُند زیادٕ اِٮستعمال گژھان مطلب اَگر تَتہِ جنگ وَنگ اوس آسان یا کیٚنہہ اوس گژھان تَمۍ تَمہِ دۄہ ٲسۍ نہٕ کٔہینۍ تہِ مطلب گاڑِ واڑِ آسان مطلب تَمہِ دۄہ ٲسۍ مطلب یِمے اوٗنٹ ٲسۍ آسان تِہنِدۍ اِٮستعمال ٲسۍ گژھان یِم بروہِم بادشاہ ٲسۍ تٔمۍ ٲسۍ أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھنہٕ خٲطرٕ پَنٕنین یِم یِم یِم ایلِفینٹ ۂسۍ ٲسۍ آسان تِمَن تٔمۍ ٲسۍ مطلب تِہُند مطلب اِستعمال کران أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھنہٕ خٲطرٕ مطلب تِمَن اوس واریاہ زیادٕ مطلب پرابلمٕز واریاہ زیادٕ مُشکِلات ٲسۍ تِمن مطلب تِہنز زندگی منٛز آسان کیازِ کہِ پَتہٕ گوٚو واریاہ وارٕ وارٕ گٔے پَتہٕ آیہِ پَتہٕ گاڑِ مطلب تَمہِ پَتہٕ گٔے یہِ یِم گُرۍ وُرۍ ٲسۍ تٔمۍ لٔگۍ کَم اِستعمال لُکھ اِستعمال کَرٕنۍ لوٚگ تِہُند واریاہ کَم تہٕ تَمہِ پَتہٕ آیہِ گاڈٕ تٔمۍ گاڑِ گاڑین گاڑِ آسہٕ برونہہ یِم گاڈٕ گۄڈنیتھٕے آیہِ یِم بَس میٹَڈار یِم ٹاٹا گاڑِ وغیرہ تٔمۍ ٲسۍ مطلب لُکھ ٲسۍ پَتہٕ زیادٕ کھۄتہٕ زیادٕ تِہُند اِستعمال کران أکۍ جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھنہٕ خٲطرٕ بیٚیہِ اوس نہٕ تَمہِ دۄہ یُس فِیول پیٹرول اوس آسان سُہ اوس نہٕ مطلب توٗتاہ درٛوٚگ کِہینۍ تہِ تَمیُک کو سُہ اوس واریاہ زیادٕ مطلب اَصٕل ریٹ ٲسۍ مِلان مارکیٹَس منٛز تہٕ پَتہٕ گٔے دۄہ کھۄتہٕ دۄہ گٔے واریاہ زیادٕ مطلب ڈیولپمینٹ یِمن گاڑین ہنز تہٕ پَتہٕ آیہِ نَیہِ نَیہِ قٕسمٕچ گاڑِ وۄنۍ چھُ أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھنہٕ خٲطرٕ مطلب ہر أکِس نش گٲڑۍ ایویلیبٕل پرٛٮ۪تھ أکِس گرَس منٛز چھِ گٲڑۍ موٗجوٗد جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھنہٕ خٲطرٕ وۄنۍ چھُ نہٕ کَہٕینۍ تہِ مُشکِلات یِوان برونہہ ٲسۍ نہٕ روڑ تہِ نہٕ آسٲنی کہینۍ تہِ اَصٕل وۄنۍ چھِ وۄنۍ چھِ روڑ تہِ اَصٕل بَنے مٕتۍ ییٚتہِ سٲنِس اِنڈیاہَس پرٛٮ۪تھ کُنہِ جایہِ چھُ اَصٕل روڑ بَنے مٕتۍ اَصٕل پٲٹھۍ چھِ وۄنۍ گاڑِ تہِ چلان پرٮ۪تھ أکِس گرَس منٛز چھِ وٕنکیٚنس گٲڑۍ موٗجوٗد یہِ تَمہِ پَتہٕ گٔے کٲم تہٕ وۄنۍ لٔجۍ تھوڑا گاڑین ہُند یہِ تہِ کَم گژھنہٕ تَمہِ پَتہٕ آیہِ ہَوٲیی آیہِ واریاہ ریلوے آو ریلوے وغیرہ مطلب تِہِندۍ وجہہ سۭتی چھُ وۄنۍ لُکھ گژھان أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ تام وۄنۍ آیہِ اَصٕل اَصٕل گاڑِ مطلب یِمن منٛز آرام سان چھُ اِنسان مطلب شینگِتھ ہٮ۪کان راتَس روزِتھ ہٮ۪کان اَصٕل پٲٹھۍ ہٮ۪کان مطلب تمَن منٛز پَنُن ٹایِم گُزٲرِتھ اَگر راتھ زٕ دۄہ ہٮ۪کَن کٔڑِتھ ترٛےٚ دۄہ ہٮ۪کَن وۄنۍ چھُ اِنسان گاڑنٕے منٛز اِنسان راتھ گُزٲرِتھ ہٮ۪کان یعنے کہِ ییٚلہِ اَسہِ لیٹ گژھِ وۄنۍ چھےٚ نہٕ اَسہِ ہوٹلَن ہٕنز ضروٗرتھ پیوان کِہینۍ تہِ راتَس وۄنۍ ہٮ۪کہِ آرام سان اکھ اِنسان مطلب پَنٕنہِ گاڑِ منٛز رات گُزٲرِتھ آرام سان واریاہ زیادٕ مطلب آسٲیِش آیہِ یِمو ییٚلہِ یہِ مطلب یہِ یِمو گاڑیو سۭتۍ أکِس اِنسان سٕنز زِندگی منٛز ؤنۍ چھُ ؤنۍ چھُنہٕ مطلب گاڑین ہُند یہِ تہِ روٗدمُت تیوٗتاہ کِہینۍ کیازِکہِ نہٕ وۄنۍ چھُ ہَوٲیی جَہاز تہِ ہوٲیی جَہازَن ہِندۍ ذٔریعہِ لُکھ أکِس جاین پٮ۪ٹھ بیٚیہِ کِس جاین تانۍ گژھان بیٚیہِ واریاہ زیادٕ کَم ٹایمَس منٛز برونہہ اوس بَسن منٛز اَگر گژھِ ہے اِنسان زٕ زٕ ژور ژور گنٹہٕ ٲسۍ لگان مطلب جایہِ پٮ۪ٹھ واتنَس تانۍ وۄنۍ چھُ وۄنۍ چھُنہ تیوٗت ٹایم لگان کِہینۍ تہِ وۄنۍ چھُ واریاہ کَم ٹایم لگان اَگر اِنسانَس جموں آسہِ گژھُن تَتھ خٲطرٕ آسہِ واریاہ زیادٕ ٹایم وۄنۍ ہٮ۪کہِ اَگر نہٕ اَگر نہٕ اِنسانَس ہوٲیی جَہازَس کِتھ پوٚنسہٕ ہٮ۪کَن ٲسِتھ کِہینۍ تمَن چُھ ریلوے ریلوے ٹرینہِ منٛز ہٮ۪کہِ اِنسان گژھِتھ أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ تام اَمہِ سۭتۍ کَم وقتَس منٛز کَمٕے پوٚنسہٕ لگان مطلب واریاہ زیادٕ مطلب اَصٕل گاڑِ آیہِ وۄنۍ مطلب ییٚتہِ بیٚیہِ چھُ روڑ تہِ اَصٕل ریلوے روڑ تہِ چھُ اَصٕل وۄنۍ یِم کرن مطلب چیلینجِز یِم چھِ فیس پیوان کَرٕنۍ یِمن گاڑین یُس مطلب وۄنۍ کرو أسۍ ہوٲیی جَہازٕچ کَتھ مطلب کُنہِ ساتہٕ چھِ تٔمَس چھُ واریاہ زیادٕ مطلب تِمَن چھُ یہِ پرابلمٕز تہِ پیوان واریاہ مطلب فیس کَرٕنۍ وۄنۍ اَگر ہَوٲیی جَہازٕ وۄتھِ یورٕ تہٕ اَتہِ چھُ آسان کھولُت اوٚبُر اوٚبُر چھُ آسان یا ویدر مطلب کہِ یہِ موسَم چھُ خراب آسان یہِ اَچانک چھُ روٗد گژھان تٕمَن چھُ واریاہ زیادٕ پرابلِم یوان تَمہِ سۭتۍ فیس کَرٕنۍ تٔتھِ منٛز چھُ یِوان ریلوے ریلویَس منٛز چھُ اکھ گژھان اِنسان سٕندۍ خٲطرٕ مُشکِل کہِ اَگر أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ تام آسہِ گژھُن سُہ چھُنہٕ رُکٲنی کُنہِ جایہِ وۄنۍ زَن آسہ کُنہِ جایہِ وۄنۍ وَسُن یا کینہہ کُنہِ سٔٹوپَس پٮ۪ٹھ سُہ چھُنہٕ رُکِتھ ہٮ۪کٲنی سُہ چھُ ڈیریکٹ نیران سُہ چھُنہٕ رُکان کُنہِ تہِ سٔٹوپَس پٮ۪ٹھ وۄنۍ آسہِ اِنسانَس مجبوٗرِ آسہِ یا کیٚنٛہہ سُہ چھُنہٕ ہیرِ رُکانی کِہینۍ تہِ تہٕ تَمہِ پَتہٕ چھُ وۄنۍ ییٚکیاہ گاڑِ ییٚتہِ یُس یہِ مطلب گاڑین ہِندۍ سۭتۍ گوٚو مطلب یِمن چھُ پیوان یہِ کَرُن مطلب یِہنز یہِ چھا یُس فِیوَل چھُ سُہ گوٚو واریاہ زیادٕ مارکیٹَس منٛز مطلب درٛوٚگیو سُہ اَمہِ سۭتۍ چھُ یُس سٲنۍ فیوٗچر جینریشَن چھِ مطلب ییٚنہٕ واجینۍ اَمہِ سۭتۍ گژھِ تِمن واریاہ زیادٕ پرابلم کیازِ کہِ تِم ہٮ۪کن واریاہ زیادٕ یہِ فیس کٔرِتھ اَمہِ سۭتۍ کیازِ کہِ پیٹرول چھُ واریاہ زیادٕ مارکیٹَس منٛز درٛوٚگ مِلان کہِ أسۍ چھِ تٔمۍ تہِ آسان یم نہٕ مطلب یہِ ہٮ۪کن چھِ کٔرِتھ کِہینۍ تہِ یِمن نہٕ مطلب وَقتہِ پوٚنسہٕ چھُ ہٮ۪کان ٲسِتھ کِہینۍ تہِ تٔمۍ چھِ مطلب واریاہ زیادٕ مطلب پرابلمٕز گژھان تِمن اَمہِ سۭتۍ